ٲٹھ شَتھ نَمنَمَتھ نَو شَتھ زٕتووُہ اَکھ ساس ترٛےٚ ہَتھ پٕنٛژٕ کُنتٕرٛہ ساس زٕ ہَتھ نَمنَمَتھ پنٛژاہ ساس نَوشَتھ دُنَمَتھ